تۄہہِ کوتاہ ٹایم حظ لَگیو واتنَس تور تِکیٛازِ ؤلِو نِیِو اَسہِ بیٚکہِ روڈ پٮ۪ٹھ تَپٲرۍ ٲس کٲم چَلان تہٕ اَگر اَسہِ أڑِس گٲنٛٹَس منٛز ہٮ۪کو وٲتِتھ تِکیٛازِ مےٚ چھِ اِنٹَروِو مےٚ چھِ ضٔروٗری واتُن